مےٚ اوس کینٛہہ فُڈ آیٹَمَن ہُنٛد آرڈَر لِسٹہٕ بنوومُت یَتھ فُڈ آرڈَر لِسٹَس منٛز مےٚ کینٛہہ آرڈَر ٲسۍ مٔشیٖد گٔمٕتۍ بہٕ چھَسمو تۄہہِ کال کَران زِ یِم آرڈَر مےٚ مٔشیٖد ٲسۍ گٔمٕتۍ تِم کٔرِو تَتھ منٛز بیٚیہِ مٮ۪نشَن